ہیٚلو اَسلامُ علیکُم طاہِر صٲب ٹھیٖک پٲٹھۍ چھُو صحت چھا ٹھیٖک آ مےٚ دوٚپ تُہۍ یہِ میریج حال چھا وُنکٮ۪س یلے اَسہِ اوس ضروٗرت اَسہِ چھُ فِلحال ترٛٮ۪ن دۄہَن سُمَتھ بَکار تہٕ اَٹھوُہمہِ پٮ۪ٹھَے آ ترٛٮ۪ن دۄہن چھُ اَسہِ بَکار تہِ جِناب عالی اَسہِ چھِ ترٛےٚ ہَتھ نَفر آ بِلکُل اَسہِ چھِ حظ اَتہِ فٮ۪سَلٹی اَصٕل

ٹھیٖک ٹھیٖک آ

بَس بَس یِتُے یہِ چھُ مےٚ اَکھتُے بٲیِس خانٛدَر آ آ آ ڈیکریٚشَن تہٕ مےٚ اوس ویسے یہِ چھُو تُہی کَرناوان ڈیکریٚشَن کہِ مےٚ چھِ نبرٕ پٮ۪ٹھَے نَفر اَنُن آ بِلکُل بِلکُل ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک وونۍ گوٚو کیٚنٛہہ چھُنہٕ پرواے وۅنۍ چھُ یہِ

سَڑک سڑک سایڈٕ چھُسہٕ کانٛہہ اینٛٹری

ٹھیٖک نہَ نہَ نہَ ویسے چھُنہٕ اَسہِ یِتھٕ کٔنۍ گٮ۪ون وول چھُنہٕ اَسہِ اَنُن ویسے کیٚنٛہہ تہٕ اَسہِ چھِ یِمَے زَنان ونان چھِناہ گٮ۪ون پانہٕ وٲنۍ زیادٕ تر اوس مےٚ اَمہِ کُے ڈرٛیٚنیج ہُنٛد مَسلہٕ ڈرٛنیٚیج چھَو اَتٮ۪تھ تۄہہِ کِنہٕ نہَ ٹھیٖک چھُ لٮ۪حاظہٕ

ٹھیٖک چھُ ٹھیٖک چلو چلو ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پرواے چلو شُکریہ بہٕ کَرہو تۅہہِ وَنے ہمساے چھِ چلو بِہو رۅبس حوال چلو چلو ٹھیٖک چھُ چلو بِہِو رۅبَس حوال اَسلام